تِم ہیٚکن شَترنج گِندِتھ ییٚمہِ سۭتۍ تِمن ہُند دٮ۪ماغ گژھِ تیز تہٕ بیٚیہِ ہیٚکن تِم فٹ بال گِندِتھ ییٚمہِ سۭتۍ تِمن ہنٛز رفتار گژھِ تیز